ہِندوستانَس منٛز چھُ واریاہ یِم زَن بٔڑۍ بارٕ اٮ۪نوارَمٮ۪نٛٹَل اِشوٗز چھِ تِمو منٛز چھِ گۄڈنِکُے اگر وٕچھِو وٕچھو أسۍ ہَوا چھِ واریاہ زیادٕ گَنٛدٕ یَتھ زَن وَنان أسۍ چھِ اِیَر پوٚلیوٗشَن دٔیِم چھِ اِتھَے کٔنۍ آب آب تہِ چھِ واریاہ گَنٛدٕ آمُت گَژھنہٕ سَمندَرَن ہُنٛد آب دٔریاوَن ہُنٛد کۄلَن ہُنٛد آب سُہ چھُ واریاہ موٚکُر موٚکُر کِتھ کٔنۍ چھِ پاپلیشَن چھِ ہِندُستانٕچ واریاہ زیادٕ ییٚمہِ سۭتۍ زَن یِم زَن خلق چھِ تِم چھِ ڈرٛنیج سورُے ترٛاوان یِمنٕے کۄلَن منٛز دٔریاوَن منٛز یُس زَن اَلٹمیٹلی آبَس چھِ خراب کَران اَمہِ مزیٖد اگر أسۍ وٕچھو کُلۍ یِم بال زٔمیٖن یۄس زَن چھِ اَتھ منٛز آیہِ پٔتۍمیو کینٛژھو ؤرۍیَو پٮ۪ٹھ واریاہ چینٛج تہِ دٔپِتھ گوٚو یہِ کہِ یِم زَن سٲنۍ جنٛگلات ٲسۍ تِم آے ژَٹنہٕ تِم آے واریاہ تِم گٔے واریاہ کَم تِم جَنٛگَل بیٚیہِ بال یِم زَن بالَن آیہِ میٚژ والَن تَمہِ سۭتۍ تہِ گٔے واریاہ پرٛابلِم یُس زَن آز یِم پَسہِ وَسہِ چھِ وَسان یہِ چھِ اَمی سۭتۍ وَسان پَتہٕ اگر أسۍ وٕچھو سیٖزنَل چینٛج سیٖزنَل چینٛج تہِ گٔے واریاہ تُہۍ نِیِو کٔشیٖر ہِنٛزٕے کَتھ ییٚتہِ اوس نہٕ آسان گَرم زیادٕ کینٛہہ مطلب تٕرٛہ دۄیہِ تٕرٛہ گژھِ ہا روٗد اوس پٮ۪وان اَز چھِ ژۄیہِ تٕرٛہ پانٛژھ تٕرٛہ شیٚیہِ تٕرٛہ تہِ آسان گَرٕم توتہِ چھِنہٕ روٗد پٮ۪وان بیٚیہِ چھِ واریاہ زیادٕ گَرم آسان یِتھَے کٔنۍ اگر أسۍ وٕچھو وَندٕ آو برٛونٛہہ وَنٛدٕ برٛونٛہہ مطلب گوٚو وَندٕ اوس آسان دۄن ترٛٮ۪ن رٮ۪تَن کٔشیٖرِ منٛز وۄنۍ چھِنہٕ دۄن رٮ۪تَن تہِ آسان کِہیٖنۍ